کشمیٖرس منٛز چھِ فِشِنگ چھِ تہٕ انٹرسٹ چھُ اِنسانس پانے بڑان ییٚلہِ یہ وٕچھان چھُ انسان یُس فِش چھُ ژھرٹ ژھرٹ کران کڑٕنہٕ وِز چھُ مزٕ یِوان رٹنس تہٕ بیاکھ چیٖز چھُ دپان انسانس چھُ آسان ٹیسٹ ییٚمیُک سُہ تہِ چھُ مدِ نظر اِنسان تھاوان تمیُک ٹیسٹ تتھ چھُ مزٕ کھینس چھُ مزٕ یُس أسۍ وچھُو فِشِنگ برونٹھ ٲسۍ کران بزرگ سٲنۍ ٲسۍ فِشنگ کران تِم ٲسۍ پتہٕ کٕنان آز چھُ نوجوان آز چھُ نہِ نوجوان یُس چھُ آز کھینہٕ خٲطرٕ چھُ نہٕ زیادٕ فِشِنگ کرانی یہ تِمن مزٕ چھُ یِوان رٹنس مطلب تم چھُ اِنجاے کران فِشنگ کرٕنۍ یہ چھُ بنیومُت آز نوجوانن ہابی تہٕ یُس یہِ ریٖجن چھُ ییٚتہِ فشِنگ خٲطرٕ یہِ چھُ وِنٹرس منٛز مےٚ چھُ باسان زیادٕ گاڈٕ چھِ رٹان ایز کمپیرٕڈ ٹُو سمرس منٛز کیٛازِ وِنٹرس منٛز چھُ لوٚک زیادٕ کنزیوٗم کران اِس لیے آز یُس یہِ چھُ یُس أزِیُک ٹایِم چھُ فِشنگ خٲطرٕ واریاہ بہتریٖن